سِومِنٛگ ہَسا چھِ واریاہ ہیلتھ بینفٹز اَتھ منٛز ہَسا چھِ اِنسان مطلب لیگٕز چھِ گژھان ایگزَرسایز زَنٛگَن ہٕنٛز ایگزَرسایز چھَ گژھان نَرٮ۪ن ہٕنٛز ایگزَرسایز چھِ گژھان تہٕ اِنسانَس چھِ یہِ مطلب پوٗرٕ باڈی منٛز چھِ ایگزَرسایز گژھان ییٚمہِ ساتہٕ اِنسان سِومِنٛگ کَران چھِ تہٕ اَمہِ سۭتۍ چھِ باڈی یُس روزان چھِ سُہ چھِ فِٹ تہٕ مطلب باقی ڈِزیٖز کَنڈِشَنَن نِش چھِ اِنسان بَچان تہٕ سِومِنٛگ ہَسا چھِ مطلب یہِ ہَسا چھِ اَکھ آٹ اَکھ تہِ ہٮ۪کو أسۍ ؤنِتھ مطلب سِکِل اَکھ یہِ چھِنہٕ ساروِیَن منٛز آسان کِہیٖنۍ یہِ چھِ واریاہ مطلب کَم یِوان لَبنہٕ لوٗکَن منٛز تہٕ یِمَن نہٕ تَگان چھِ کِہیٖنۍ تٕم چھِ گژھان آبَس پھٔٹِتھ یُس پَتہٕ رِزَلٹَس منٛز ڈیتھ چھِ گژھان تہٕ یہِ ہَسا چھِ واریاہ کِیَرفُلی چھِ پٮ۪وان مطلب سِومِنٛگ کَرٕنۍ تہٕ ہَو ڈَز ہیلٕپ اِن بِرٛیٖتھِنٛگ کَنٹرٛول یہِ نہ سا چھَنہٕ اَسہِ پَیی کینٛہہ یہِ کِتھ پٲٹھۍ چھِ بِرٛیٖتھِنٛگ کَنٹرٛول کَران بٲقی یہِ اَسہِ پَے ٲس تہِ ہَسا ووٚن اَسہِ باقی وَسَلام